یُس مےٚ ساروی کھۄتہٕ خَراب پروڈَکٹ سُہ چھُ ہیٚڈ ایٚنٛڈ شولڈَر شَمپو تکیازٕ سُہ باسیٚو مےٚ امہِ سۭتۍ چھُ مَس گَژھان واریاہ زیادٕ خَراب گۄڈٕنکٕے یُس چیٖز چھُ کُف چھُ رُکان تمہِ سۭتۍ مگر یُس یہِ مَس چھُ سُہ چھُ واریاہ زیادٕ نیٖرِتھ ژَلان بیٚیہِ چھ کَمزور گَژھان مَس بیٚیہِ چھُ واریاہ مَطلَب اَتھ چھُ یہِ چھُ عجیٖب گَژھان یہِ چھُ سُہ اتھ چھُ جوٚٹھ ہیٚو بَنان یہِ چھُنہٕ روزان سِلکی چھُنہٕ روزان مَس کِہِیٖنۍ امہ سۭتۍ چھُ واریاہ مَس خَراب گَژھان